کۄلگامہِ ڈِسٹِرٛکَس مَنٛز چھِ واریاہ لینٛگویج یِوان وننہٕ یمن مَنٛز کٲشر چھُ گوجری چھُ پنٛجٲبۍ چھُ ہنٛدی چھُ ییٚتہِ چھِ بیٚیہِ واریاہ ٹرٛایبل تہِ روزان یتھ مَنٛز گوجری چھِ سِکھ چھِ مُسلمان چھِ بَٹہٕ چھِ تہٕ بیٚیہِ اَمہِ کھۄتہ عَلاو تہ کیٚنٛہہ چھِ ییٚتہِ چھِ بیٚیہِ واریاہ زٲژ لون چھِ بٹ چھِ میٖر چھِ منتو چھِ اہنٛگر چھِ ییٚتہِ چھِ اَمہِ عَلاو تہِ واریاہ زٲژٕ تہٕ أسۍ چھِ نہٕ پانہٕ وٲنۍ پھیرٕ فرق کران پانہٕ وٲنۍ کیٚنٛہہ أسۍ چھِ أکِس اکھ مدد کران تہٕ أسۍ چھِ واریاہ خۄش پٲٹھۍ سٲری پانہٕ وٲنۍ روزان تہٕ بیٚیہِ چھِنہٕ أسۍ الگ تھاوان أڑۍ کیٚنٛہہ أڑۍ نہٕ الگ کیٚنٛہہ تہٕ أسۍ چھِ أسۍ چھِنہٕ کُنے مَنٛز پانہٕ وٲنۍ فرق کران تہٕ أسۍ چھِ ہر کُنہ مَنٛز پانہٕ وٲنۍ مدد کران